اَسہِ حظ ٲسۍ سُہ گٹہِ سُہ حظ اوس مےٚ برٛونٛہہ تٔمِس ہسا ٲس سۅ ہیٚلِتھ اِنشورَنٕس آسہِ ہے کٔرمٕژ خٲلی ہسا ٲس اَسہِ سیپ ٹم تٔمسٕے آسان برٛونٛہہ سُہ اوس یژھان دپان ہیٚلتھ اِنشورَنس کٔرِتھ تٔمۍ سٕنٛز یۄس ہیلتھ اِنشورَنس چھِ سۄ کٔر اَسہِ اِستعمال تَمہِ وِز ییٚمہِ وِزِ سۄ بیمار اوس سُہ حظ اوس واریاہ زیادٕ بیٚمار اَسہِ دوٚپ نہَ وُنکٮ۪نَس ہٮ۪کو أمۍ سٕنٛز یہِ ہیلتھ اِشورَننس اِستعمال کٔرِتھَ تِکیازِ دَوا چھِ اَسے لگان لگ بگ دَہ لَچھ رۄپیہِ تٔمۍ سٕنٛدِس علاجَس تَمہِ پَتہٕ کٔر اَسہِ تٔمۍ سٕنٛز ہیٚلتھ اِنشورَنس اِستعمال تہٕ دوہَس منٛز آسہِ کٔمی تَتھ لٔگۍ اَسہِ پَتہٕ اگر ہے اسہِ دَہ لَچھ ٲسۍ پٮ۪وان بَرنۍ اَسہِ پےٚ پَتہٕ سَتَے لَچھ بَرٕنۍ یہِ ہیٚلتھ اِنشورَنس چھُ واریاہ زیادٕ اَصٕل سُہ چھُ پٮ۪وان تَمہِ وِز بَکار ییٚمہِ وز اِنسان آسان کُنی کُن نظر چھِ آسان